اَسلامُ علیکُم آ مےٚ حظ ٲس کیب اَکھ حظ ٲس مےٚ بُک کَرٕنۍ تِکیٛازِکہِ پانہٕ چھُس بہٕ حیدرآباد تہٕ وۄنۍ حظ ٲس حیدرآباد تہِ اوس حظ یِم یِم حظ ٲسِو تۄہہِ سرینگرٕ پٮ۪ٹھ حیدرآباد اَنٕنۍ سرینگرٕ ٹُو حیدرآباد حظ ٲسِو تۄہہِ یِم کیبہِ منٛز اَنٕںۍ تہٕ تُہۍ ؤنِو اَتھ کوٗتاہ پونٛسہٕ لَگہِ بیٚیہِ چھِ یِم چھِ نفر چھِ پانٛژھ اَکھ چھِ میون چھِ مول بیٚیہِ چھِ موج بیٚیہِ چھِ بیٚنہِ زٕ تہٕ بیٚیہِ چھِ بوے اَکھ تُہۍ ؤنِو پونٛسہٕ کوٗتاہ لَگہِ بیٚیہِ اگر تُہۍ کیبٕے باسیٚو ٹھیٖک تُہۍ کٔرِو کیبٕے میٛانہِ خٲطرٕ بُک بیٚیہِ کَرو بہٕ تۄہہِ أہٕنٛز اِنفارمیشَن سٮ۪نٛڈ یِم لوکیشَن تہٕ کَرو بہٕ سٮ۪نٛڈ بیٚیہِ کُس روٗٹ چھُ تۄہہِ کَرُن چوٗز سُہ کَرو بہٕ تۄہہِ سٮ۪نٛڈ کَپٲرۍ چھُو تۄہہِ گژھُن بیٚیہِ اَکھ وَنو بہٕ تۄہہِ کَپٲرۍ چھُو گژھُن بیٚیہِ کَرو بہٕ تۄہہِ پونٛسہٕ تہٕ سٮ۪نٛڈ کیٛاہ آسہِ کوٗتاہ واتہِ تُہۍ ؤنِو کوتاہ چھُو تۄہہِ دیُن تہٕ تمی حِساب بہٕ کَرٕ تۄہہِ پونٛسہٕ تہٕ سٮ۪نٛڈ بیٚیہِ یہِ وٕچھُو تُہۍ کہِ بیٚیہِ کَرو بہٕ تۄہہِ لوکیشَن تہِ سٮ۪نٛڈ أہٕنٛز بیٚیہِ دِمو بہٕ تۄہہِ پَںٕںۍ فیملی مٮ۪مبرَن ہٕنٛدۍ اَکھ دۄن ہِنٛدۍ نمبر تہٕ أتی ییٚمۍ سۭتۍ تۄہہِ آسان گژھِوٕ تہٕ تُہۍ نیٖرِو وَ صُبحس نیٖرِو تُہۍ تہٕ تُہۍ گٔژھِو تور میٛٲنۍ یُس فیملی چھِ سُہ چھِ حیدرآباد تہٕ تُہۍ میٛٲنۍ یُس فیملی چھِ سُہ چھِو تۄہہِ سرینگرٕ پٮ۪ٹھ حیدرآباد اَنٕنۍ تہٕ سُہ أنۍ وُکھ تُہۍ جلدی تہٕ یہِ تۄہہِ پونٛسہٕ لَگیو تہٕ سُہ کَرو بہٕ تۄہہِ بہٕ پَتہٕ پانَے پے پونٛسَن ہُنٛد ہیزیو نہٕ گبرٲوزیو نہٕ تُہۍ کینٛہہ تہٕ تیٚلہِ نیٖرزیو تُہۍ صُبحس تۄہہِ کَرو بہٕ پَتہٕ پانَے پے